اسلامُ علیکُم سَر ٹھیٖک حظ أس حظ ٹھیٖک صحت چھِ حظ ٹھیٖک سَر آ شُکر حظ خۄدایَس کُن اچھا حظ

اچھا آ ٹھیٖک چلو ٹھیٖک حظ چھُ سَر مے حظ رَچے یورٕ تہِ اکھ زٕ کامہِ یہِ حظ یِمن اوس نہٕ حظ دۄن ترٛین کوریٚن ییٚتیٚن محلہٕ چیٚن پِھرٕ گَژھُن یِمن حظ چھُ ژۄچن ٹھیٖک حظ چھُ اَدٕ سُہ حظ چھِ مے پَتاہ تہٕ مگر بیٚیہِ رَچے مےٚ یمو یِمن ٲس سُہ ژوٛٹ ترٛاوٕنۍ تہٕ بیٚیہِ ٲس یِمن پَتہٕ کیک ویک وۄنۍ یہِ تہٕ یِمن ہُند ناو حظ وۄنۍ بہٕ یِمن کیاہ چُھ ترٛاوُن بہٕ تھاوٕ تویتہ نوٹ ڈاوُن کٔرِتھ کیازِ کہِ تیٚلہِ لگاو بہٕ اتھ پٮ۪ٹھ کٲم

اچھا ییٚتنُک سجاد صٲب چھا اچھااچھا أمِس سجاد صٲبس کیاہ چھُ دیُن أمِس کَر چھِ دِنۍ یہِ ویرایٹی کیاہ چھِس ھاوٕنی

کیک چھِ حظ پٕلم تھاوُن کِنہٕ سِمپٕل کیک حظ اچھا ٹھیٖک حظ چھُ سجاد صٲبس کیاہ چھُ کَرُن

ٹھیٖک حظ چھُ یِمن ہُنٛد کیاہ ڈیٹ کیاہ وَنیاوُ تۄہہِ کَر چھُ تھاوُن ونیٚمَے نہٕ حظ یہِ رات وَنے مےٚ نا ژے مٲدٕ مٲدٕ چھُ مَوٚکلیمُت ییٚمِیُک وَنیاومَے نا حظ مےٚ یِم چھِ کیٚنٛہہ یِمن چھِ کیٚنٛہہ ژۄچہ تھاونہِ یِمن چھُ پھِرٕ گژھُن أکس دۄن کوریٚن بیٚیہِ چھُ اکِس کھانٛدرس خٲطرٕ چھِ ژوٚٹ حظ تِمو دِژھے اوٹ حظ مٲدس چھِ تھوڑا قِلت اگر سُہ بَنہِ تہٕ بیٚیہِ حظ وٕچھو تُہۍ پانہٕ تہِ کیاہ کیاہ چھُ یِمن اچھا اچھا ییٚمیُک کیاہ کورُکھ یِمن یِمن وَنیاو تھایَکھ نہ حظ دۄیو نَفرَو یہِ ہُمن کَروا تیٚلہِ أسۍ سبمِٹ یِمن دۄن پھِرن چھُ گَژھُن کوریٚن ہُم ٲسۍ نہ حظ ونان ریٹن ہُنٛد مَاملہٕ چھُ چلوٹھیٖک سُہ حظ کَرِ کَتھ اِنسیٚنٹِون ہُنٛد تہٕ بونٕسَن ہٕنٛز کَتھ